یِم ہَسا سٲنۍ یِم کَلچرَل ہیرِٹیج چھِ کینٛہہ چیٖز چھِ اَسہِ یِم اَسہِ پاسٹَس منٛز مِلیمٕتۍ چھِ ییٚتہِ پوٚت کالہٕ پٮ۪ٹھ یِم ٲسۍمٕتۍ چھِ سٲنِس یَتھ کَشمیٖرَس منٛز فار ایٚگزامپٕل ییٚتہِ ہَسا چھِ اَسہِ بوٗنۍ اَکھ ٹرٛی اَکھ کُل اَکھ بوٗنۍ یۄس چھِ یَتھ حظ چھِ پٔتۍمیو صدیو پٮ۪ٹھ ٲسمٕژ ییٚتہِ یہِ یہِ ہَسا یہِ اٮ۪ویلیبٕل مگر خلق ہَسا چھِ وٕنۍکٮ۪ن أڑۍ ژَٹان اَتھ کُنہِ کُنہِ جایہِ یہِ ہَسا چھِ واریاہ غلط کَران تِم تِکیازِ یہِ ہَسا چھِ وٕنۍکٮ۪س بوٗنۍ یَتھ یی واریاہ فرٛٮ۪ش اَیَر دِوان یہِ ہَسا چھِ واریاہ بٔڑ آسان اَتھ تَل حظ چھِ اِنسان ییٚلہِ گَرم چھُ آسان تٔمۍ ساتہٕ چھِ یہِ مطلب پانَس اَنڈَر چھِ اَتھ تَلہٕ چھِ تیوٗت یہِ مِثال شہجار دِوان یہِ ہَسا چھِ أکِس محلَس دِوان شہجارٕ اسی لیے ہَسا پَزن اَسہِ یِم پِرٛزٲرٕو کَرٕنۍ اَسہِ پَزن یِم کَلچَر ہیرٹیجِز ژَٹٕنۍ کینٛہہ یا بیٚیہِ کینٛہہ آسان آسہِ کینٛہہ مانوٗمٮ۪نٛٹٕس چھِ آسان اَسہِ یہِ ہَسا یہِ اَسہِ چھِ بیٚیہِ چھِ ییٚتہِ تِمَن چھِ وَنان پانڈو کَنہِ تِم ہَسا چھِ آسٕمٕژ برٛونٛٹھ ییٚلہِ یہِ مۄغل چھِ ٲسۍمٕتۍ آسان ییٚتہِ پانڈو ٲسۍمٕتۍ آسان تِہِنٛدِ وَقتہٕ کَم کَم چیٖز ہَسا ٲسۍ چھِ ٲسۍمٕتۍ موٗجوٗد ییٚتہِ کَشمیٖرَس منٛز تِمو چھِ تَمیُک تِم نموٗن چھِ وٕنۍکٮ۪ن اَسہِ یہِ ہَسا چھِ دِوان اَسہِ یاد دِلٲنی کہِ پات تُہُنٛد پوٚت پوٚت کال کیُتھ اوس تِم پانڈو پانڈو کَنہِ ہسا چھِ واریاہ بَجہِ واریاہ بَجہِ وٕنۍکٮ۪س چھِ تران فِکرِ آسہِ تِم پانڈو کۭتیٛاہ بٔڑۍ چھِ ٲسۍمٕتۍ تِمن کیٛاہ صحت چھِ اوسمُت تِم کۭتیٛاہ چھِ ٲسۍمٕتۍ کَنہِ تُلان پنٛنٮ۪و اَتھو سۭتۍ تہٕ وٕنۍکٮ۪ن چھِنہٕ بِلیٖو گژھان اَسہِ کِہیٖنۍ نمو چیٖزَو سۭتۍ چھُ تَران فِکرِ کہِ پوٚت کال سون کیُتھ چھُ اوسمُت یا وٕنۍکٮ۪س کیٛاہ چھِ أسۍ اسی لیے پَزِ اَسہِ کٲم کَرٕنۍ اَسہِ پَزَن نَمَن چیٖزَن سۭتۍ چھیڑ خٲنی کَرٕنۍ کینٛہہ اَسہِ پَزَن یِم موٗجوٗد تھاوُن یَتھ فارِمہِ یِم ایویلیبٕل چھِ موٗجوٗد چھِ یِم پَزَن أتھۍ فارمہِ منٛز تھاوُن یِمَن پَزِ نہٕ اَتھ سۭتۍ نہ پَزِ یِمَن کینٛہہ اَپگرٛیڈیشَن کَرٕنۍ نہ پَزِ یِمَن ژَٹُن کینٛہہ یِم گژھن أتھۍ منٛز موٗجوٗد یِن تھاوٕنہٕ